سٲنِس علاقس منٛز تہٕ سٲنِس علاقس أنٛدۍ پٔکۍ چھِ واریاہ زیادٕ پرٛیویٹ ہاسپِٹل یِم زَن اَسہِ واریاہ نزدیٖک چھِ یِم زَن آے ایٚولیبٕل آسان چھِ ہر ٹایمہٕ تہٕ یِہٕنٛز مُشکِلات یِم زَن اَسہِ یِمَن حٲصِل کَرنَس منٛز گژھان چھِ گۄڈٕنِچی کَتھ یِہُنٛد خرچہِ اَتہِ چھِ خرچہِ أکِس اِنسانَس واریاہ زیادٕ یِوان دۄیِم کَتھ ایٚمَرجَنسی منٛز چھِنہٕ اَتہِ ژوٚوُہ گَنٹہٕ کٔہیٖنۍ ڈاکٹر ایٚولیبٕل آسان یِمَن منٛز چھِ دۄہلے یوت ڈاکٹر ایٚولیبٕل آسان بیٚیہِ پرٛؠتھ کانٛہہ سُپیشَلٹی چھِنہٕ یِم اؠمَرجَنسی مان فار ایٚگزامپٕل ایٚمَرجَنسی چھِ کُنہِ ساتہٕ گژھان تَتھ منٛز خٲطرٕ چھِنہٕ سُپیشَلٹی یِمَن منٛز کینٛہہ